ہیٚلو وعلیکُم سَلام تُہۍ چھِو حظ اَہَن حظ اَہَن حظ بہٕ چھُس سٔنو سٔٹیپ پٮ۪ٹھ سٔنو آ روٗم چھِ ایٚویلیبٔل تُہۍ کَمہِ بَجٹہٕ حساب چھُو ژھانٛڈُن سورُے کیٚنٛہہ چھُ ایلے ایٚویلیبٔل آ فین تہِ چھِ ایٚویلیبٔل تَتہِ آ اے سی تہِ چھِ ایٚویلیبٔل بیٚیہِ چھُ واش روٗم تَتھ ایٚویلیبٔل آ اَتہِ چھُ سورُے وازوان ایٚویلیبٔل یہِ تۄہہِ آ نان ویج ویج چھُ چاینیٖز تہِ چھُ سورُے ایٚویلیبٔل بیٚیہِ چھِ یہِ تۄہہِ خۄش گژھوٕ اَگر تۄہہِ زٕ نَفر چھِو تیٚلہِ چھِ تیٚلہِ چھِ زٕ ساس رۄپیہِ کھسان وَن نَیِٹ اَگرے وَن بیڈ چھُو تیٚلہِ چھُ ساس رۄپیہِ اکھ وَن أکِس دۄہَس کھسان ساس رۄپیہِ آ ڈِسکاوُنٛٹ تہِ کرو أسۍ وُہ پٔرسَنٛٹ آ کیٛاہ نَیہِ ؤنِو اَگر تۄہہِ ہَفتَس اَگر تۄہہِ یورُک بوٗزِو اَگر تۄہہِ ہَفتَس کٔریو کٔریو اَتہِ سِٹیے آ تیٚلہِ دِمہٕ بہٕ تۄہہِ ترٕٛہ پٔرسَنٛٹ ڈِسکاوُنٛٹ اَگر تۄہہِ أکسٕے دۄہَس چھُ تیٚلہِ دِمہٕ بہٕ وُہ پٔرسَنٛٹ

آ چلو ٹھیٖک چھُ أسۍ کرو بُک چلو ٹھیٖک چھُ بہٕ کرٕ اَدٕ سا بِہِو